آسف صٲب تُہۍ ؤنتو مےٚ کار بار علاوٕ کٕم کٕم شوق چھِو تۄہہِ زندگی منٛز تہٕ کیاہ چھِو تُہۍ زندگی منٛز شوق یژھان پوٗرٕ کرٕنۍ امہِ مزید أسۍ مےٚ واریاہ کینٛہہ شوق مگر بہٕ چھُس دپان گۄڈٕ کر گۄڈ بہمہٕ بہٕ بزنسس سۭتی کیاز کہِ یم تِم شوق چھِ تِم ہیٚکَن پتہٕ تہِ پوٗرٕ گٔژھِتھ چاہے تِمن شوقن ہنٛز اگر بہٕ کتھ کرٕ مےٚ کُس کُس شوق چھُ تِم چھُ اکھ چھُ کرکٹ بییٚہِ چھُ والی بال یِم بہٕ گنٛدان چھُ یِم بہٕ زیادٕ پسنٛد چھُس کران چاہے کرکٹ چھُ بہٕ چھُس اکھ تیز بولر پننس ٹیٖمس منٛز چھُس بہٕ اکھ تیز بولر بییٚہِ چھُس بہٕ والی بال بہٕ چھُس ڈِفیٚنٕس گنٛدان تتہِ بییٚہِ یتہِ تہِ ٹورنامینٹ آسہِ بہٕ چھُس تور تمن جاین گژھان واتان تمن جاین گنٛدان پننِس ٹیٖمس سۭتۍ اصٕل پٲٹھۍ کران چھُس بہٕ پننِس ٹیٖمس سۭتۍ